پانٛژَن اِنٹَرنیشنَل سِٹیٖزَن ہُِنٛد ناو چھُ اَکھ چھُ لَنٛڈَن بیٚیہِ چھُ نِیویارٕک سِٹی بیٚیہِ چھُ پیرس بیٚیہِ چھُ دُبیۍ بیٚیہِ چھُ بینٛکاک